ہیٚلو سلام علیکُم سَر ہیٚلو اَسلام علیکُم سَر ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ چھِِو حظ تُہۍ چھِِو حظ یہِ فُلَڈ ڈِپاٹٮمٮ۪نٛٹ پٮ۪ٹھ چھِِو حظ تُہۍ آ اَسہِ حظ اوس تَمہِ دۄہہ آیے أسۍ سہلاب تہٕ پَتہٕ گٔیے اَسہِ واریاہ نۅقصان مگر اَسہِ توٚر نہٕ کِہیٖنٛۍ وۅں أسۍ أسۍ چھِ رِکوٮ۪سٹ کَران تۄہہِ کہِ اگر تُہٕنٛدِ دٔسۍ گَژھِ ہے کیٚنٛہہ اَچھا حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ اَد حظ ٹھیٖک حظ اَدٕ سا سلام علیکُم